آ ہٮ۪لو وعلیکُم السلام اے حمیٖد صٲب تُہۍ چھُو حظ ٹھیٖک آ ؤنۍتو ؤنۍتو حمیٖد صٲب کیٛاہ دٔلیٖلَہ چھِ آز کیٛاہ دٔلیٖلَہ کیٛاہ گۄڈٕ ؤنۍتو بھاوا کیُتھ آز یہُس باغَن کیُتھ چھُ بھاوا کیٛاہ کیٛاہ دٔلیٖلَہ کیٛاہ چھِ کیٛاہ چھُو تۄہہِ اَتھ دٔلیٖل کرٛہُن دَ سۭتۍ بِضٲطی گٔے دٔلیٖل اَکھ یُس یہِ گَرَم روٗد نہٕ حظ ییٚمۍ ٹایمہٕ واریاہ اَمہِ سۭتۍ گٔے کٲم اَمہِ سۭتۍ گٔے کٲم اَتھ منٛز گٔے ژوٗنٛٹھٮ۪س گٔے خۄشکی پَنَس تہِ پیوٚو داگ یَتھ اَمہِ سۭتۍ تۄہہِ کوٚروُ کٲم تۄہہِ کیٚنٛہہ دَوا وَوا کوٚروٕ کہِ چھوٚکوُس کیٚنٛہہ مطلب دَوا وَوا کیٚنٛہہ کِنۍ نَہ وٕنۍ نہٕ کہی آچھا آچھا ڈَیتھیٖن آچھا ڈَیتھیٖن دیُتنو تیٚمۍ تۄہہِ دَوا ڈَیتھیٖن تے چھُ ضٔروٗری اَصٕل تہٕ مگر تۄہہِ حظ اوسوُ اَتھ کَرٕنۍ کٲم کَنٹاپ دَوا اوسوُ تۄہہِ اَتھ لَگاوُن کَنٹاپ حظ چھُ یِوان زبَردَس مانٛنہٕ اَگر تُہۍ میون مٲنِو بیٚیہِ آز یا پَگاہ تھوڑا یُتھُے تۄہہِ باسیو نَہ موسَم کیٛازِ گَرَم حظ چھُ وٕلٹہٕ تھوڑا یُتھُے تۄہہِ باسیو نَہ تھوڑا یُتھُے گوٚو تھوڑا ٹَمپریچَر گوٚو تھوڑا ڈاوُن تُہۍ کٔرِو کٲم تُہۍ لَگٲیِو کَنٹاپ اَتھ کَنٹاپ چھُ کَرُن اِستعمال صُبحَس نَتہٕ چھُ کَرُن شامَس منٛز باگ دۄہَس نہٕ حظ چھُنہٕ دَ دوا چھَکُن کِہیٖنۍ آ تُہۍ دِیِو یہِ کَنٹاپ اَتھ تہٕ پَتہٕ وٕچھُو تۄہہِ تۄہہِ یِیِو اَتھ یہِ اَصٕل یِیِو فرق بیٚیہِ چھُو تۄہہِ کیٚنٛہہ باسان کیٚنٛہہ پَن مَہ چھُ نیوٗل ویوٗل کیٚنٛہہ مَہ چھُ گوٚمُت نیوٗل ویوٗل پَن یَلو یَلو حظ یَلو یعنی کہِ لیٚدریٛامُت آ تَمہِ خٲطرٕ یُس یہِ کَنٹاپ دَوا چھُنہٕ حظ یہِ چھُ اَمی خٲطرٕ چھُ یہِ بہتَر بہتَر تہٕ اَفضَل یہِ چھُ وٕنۍکٮ۪س یِوان ٹاپ موسٹ مگر لوکَل تُہۍ أنۍزیو نہٕ زٕ نَمبَر مال أنۍزیو نہٕ کُنہِ رَجِسٹٲڈ یُس آسیو نَہ یہِ دَوا وول ییٚمِس حظ مال آ زٕ نَمبَر مال أنۍزیو نہٕ یہِ دَوا أنۍزیو نہٕ کیٛازِکہِ وٕنۍکٮ۪س چھِ ما تۄہہِ چھو پَیی وٕنۍکٮ۪س کیٛاہ چھُ مارکٮ۪ٹَس چھِ رَب گٔمٕژ تُہۍ أنۍزیو اَصٕل پَہَن کُنہِ اَصٕل کَمپٔنی ہُنٛد أنۍزیو کَنٹاپ تہٕ سُے کٔرِو تُہۍ اِستعمال باقٕے چھَنہٕ کانٛہہ یہِ اَکھ ژَلہِ یِمَن لیٚدریٛار تہِ ژَلہِ بیٚیہِ اَگر کانٛہہ ژوٗنٛٹھِس آسہِ داگ واگ یا کیٚنٛہہ آسٮ۪س سٕکیب وٕکیب سُہ تہِ گژھِ اَمہِ سۭتۍ اور باقٕے چھُنہٕ تۄہہِ ہیٚنۍ ٹٮ۪نشَن وٮ۪نشَن کِہیٖنۍ یہِ چھُ وٕنۍکٮ۪س تُہۍ ہیٚکِو تُہۍ ہیٚکِو ؤرمہِ کَمپو تُہۍ ہیٚکِو کٔرِتھ اَگر تۄہہِ چھُنَہ باسان تُہۍ ہیٚکِو تہِ کٔرِتھ وٕنۍکٮ۪س کیٛازکہِ وٕنۍکٮ۪س چھُ مال چھُ رَچھُن وٕنۍکٮ۪ن زَبَردَس کیٛازکہِ مالَس چھِ وٕنۍکٮ۪س سٕکیب مالَس چھُ داگ پَنَس چھِ داگ وٕنۍکٮ۪س چھُ مال رَچھُن آیہِ پٲٹھۍ تیٚلی یِیِو فٲیدٕ تُہۍ یہِ تۄہہِ باسیو نَہ وٕنۍکٮ۪س پنٛنہِ لٮ۪ولہِ پٮ۪ٹھ کیٛازِ تۄہہِ چھُو پانہٕ تہِ بہٕ چھُس حالانٛکہِ چھُس بہٕ اٮ۪کسپٲٹ اَمیُک چھُس بہٕ اٮ۪کٕسپٲٹ مگر تۄہہِ چھُو پانہٕ تہِ کیٛازِ تۄہہِ گوٚو پٔتِم دَہ ؤری کَران اَتھ سۭتۍ تۄہہِ چھُو سٲرٕے نالیج کیٛاہ کَپٲرۍ کیٛاہ چھِ تُہۍ ہیٚکِو تُہۍ ہیٚکِو پنٛنہِ نَہ نَہ مے ووٚنمو تۄہہِ تُہۍ کٔرِو فِلحال کٔرِو تُہۍ یہِ ہیوٗ تُہۍ کٔرِو تہٕ باقٕے چھِنہٕ کانٛہہ ٹٮ۪نشَنَہ چھُنہٕ حظ ٹھیٖک کِنۍ نَہ کِنہٕ بیٚیہِ چھُو تۄہہِ کیٚنٛہہ بَس چلو چلو بِہِو خۄدایَس حوال